سۄن چھِ ترٛام چھِ بیٚیہِ چھِ سوفا سیٚٹ بیٚڈِنٛگ پۅنٛسہٕ گٲڑۍ واشِنٛگ مِشیٖن فِرٛج فرٛیٖزَر اَز چھِ واریاہ زیادٕ چیٖز یِوان سوزنہٕ تِکیٛازِ دۄہ پَتہٕ دۄہ چھِ واریاہ زیادٕ بدلاو یِوان ماحولَس منٛز تہِ تہٕ لوٗکَن منٛز تہِ اَوَے کِنۍ چھِ اَز اتھ زیادَے پَہَم گوٚمُت لاکَر یِم چھِ یِوان سوزنہٕ سُہ بیٚڈِنٛگ چھِ یِوان سوزنہٕ ترٛامہٕ بانہٕ چھِ یِوان سوزنہٕ تہٕ أڑۍ چھِ گاڑِ تہِ سوزان سِکوٗٹی یِم یِژھ مانٛگ کَران مانٛگ چھِ نہٕ کَران کیٚنٛہہ تہٕ وۄنۍ کورِ مول چھِ دِوان سۭتۍ